أکِس عام اِنسانس خٲطرٕ یِم سٲری چیٖز جمع کَرٕنۍ چھِ وارِیاہ زیادٕ مُشکِل یِم ترٛٮ۪شوَے چیٖز چھِ وارِیاہ قۭمتی پرٛانہِ وقتٕچہٕ سِٹٮ۪مپہٕ سیٖلہٕ یِمن أسۍ وَنان چھِ یا یِمن أسۍ کٲشِرۍ پٲٹھۍ مۄہر چھِ وَنان کۄینہٕ چاہے تِمہٕ چانٛدِ ہٕنٛزٕ رۄپیہِ آسن یا سۄنسٕنٛزٕ رۄپیہِ آسن یا تِمہٕ سِٹیٖلچہِ الموٗنِیمچہِ رۄپیہِ آسن یا قۭمتی کَنہِ آسن أکِس عام اِنسانس خٲطرٕ یِم سٲری چیٖز سۄمبراوٕنۍ چھُ وارِیاہ زیادٕ مُشکِل کٲم وٕنۍ گوٚو کُنہِ کُنہِ سات چھِ کٲنٛسہِ اِنسانس یِم چیٖز یا تہِ بَے چانٕس ہٮ۪کان ٲسِتھ یا تہِ بَے چۄیِس کانٛہہ اِنسان چھُ کُنہِ ساتہٕ یِمن چیٖزن ہُنٛد شوقیٖن آسان تہٕ سُہ چھُ یِمن چیٖزن جمع کَران مِثال کہِ طور پر کٲنٛسہِ اِنسانس چھُ شوق آسان پرٛانہِ وقتٕچہِ رۄپیہِ جمع کرنس چاہے تِم کۄینہٕ آسن تہٕ چاہے تِمہٕ پیٚپرِچ پیٚپر شکلہِ منٛز آسان کاغذ شکلہِ منٛز آسن یِتھ کٔنۍ زن اَسہِ سارنی پتہ چھےٚ سٲری چھِ یہِ زانان کہِ ہِنٛدوستانس چھُ پتہٕ وقتہٕ پٮ۪ٹھَے یِمن چیٖزن سۭتۍ وارِیاہ زیادٕ لوے تہٕ کھوے اوسمُت اَمہِ مطلب گوٚو ہُندوستانس منٛز یا ہندوستانکِس کُنہِ تہِ حِصس منٛز یِمن چیٖزن ہُنٛد آسُن چھُ وارِیاہ زیادٕ طے شُدا چھےٚ یہِ کَتھ کہِ کُنہِ تہِ جاے ہٮ۪کہِ یِمو چیٖزو منٛز کانٛہہ تہِ چیٖز ٲسۭتھ یِتُے یوت نہٕ کیٚنٛہہ بٔلکہِ یِموعلاو چھِ واریاہ کیٚنٛہہ چیٖز تہِ یِم سٲنِس یِم سانہِ سٲنِس تواریٖخس منٛز ونٛنہٕ چھِ آمٕتۍ لٮ۪کھنہٕ چھِ آمٕتۍ بوزنہٕ چھِ آمٕتۍ تِمو منٛز تہِ چھِ وارِیاہ کیٚنٛہہ چیٖز یِم وٕنہِ تہِ کٲنٛسہِ نِش چھِنہٕ موٗجوٗد آسن تہٕ تِمن اِنسانن چھُ تِمن وارِیاہ زیادٕ قۭمتھ پتہٕ مِلان یَتھ کۄسچنس منٛز یَتھ سَوالس منٛز چھےٚ کتھ آمٕژ کرنہٕ سِٹٮ۪مپسَن ہِنٛز یعنی مۄہرن ہِنٛز کۄینن ہِنٛز یعنی رۄپِین ہِنٛز چاہے تِم سرتَلہِ ہِنٛز آسن سۄنہٕ سٕنٛز آسن یا چانٛدِ ہٕنٛز آسن یا الموٗنِیمچہِ آسن بیٚیہِ چھِ آمٕژ کَتھ کرنہٕ راکن ہِنٛز قۭمتی کنٮ۪ن ہِنٛز یِم اِنسان اصٕل پٲٹھۍ شِہرِتھ کَرِتھ پتہٕ نٲلۍ چھُ ترٛاوان یا لاگان چھِ کُنہِ واجہِ منٛز لٲگِتھ وُنیُک تام چھُنہِ مےٚ پنٛنہِ پانہٕ کانٛہہ تہِ سِٹٮ۪مپ یا کانٛہہ تہِ راک کلٮ۪کٹ کٔرمٕژ جمع کٔرمٕژ پانس نِش کیٚنٛہہ بٔلکہِ زن وَنہٕ بہٕ یہِ کَتھ کہِ کۄینو منٛز چھےٚ وارِیاہ زیادٕ کۄینہٕ یا چاہے تِمہٕ کۄینِچہِ شکلہِ منٛز آسن رۄپیہِ ہِنٛزِ شکلہِ منٛز آسن یا تِمہٕ ورقہٕ شکلہِ منٛز آسن پونٛسہٕ یا وٕنیُک تانٮ۪تھ چھِ اَسہِ تِم وارِیاہ زیادٕ وٕچھمٕتۍ تہِ تہٕ جمع تہِ کٔرمٕتۍ کہِ وٕنۍکٮ۪س تہِ چھِ کیٚنٛہہ اَسہِ نِش جمع ییٚلہِ کہِ زن پرٛانہِ وقتٕچہِ مۄہرٕ تہٕ پرٛانہِ وقتٕچ یِم کَنہِ یا وٕنۍکٮ۪س تہِ چھِ اَمہٕ موٗجوٗد سٲنِس ماحولس منٛز سٲنِس اٮ۪نوارمٮ۪نٛٹس منٛز أندۍ پٔکۍ سانہِ سٲنِس سماجس منٛزچھِ یِم موٗجوٗد البتہ مےٚ نِش چھِنہٕ کٕہۭنۍ تہِ تہٕ یِمن چھِ وارِیاہ زیادٕ قۭمتھ مِلان پتہٕ گۄڈنٮ۪تھٕے کَرو أسۍ کَتھ سِٹٮ۪مپسَن ہِنٛز یِمن مۄہرن ہِنٛز اِنڈہِز اِنڈیِہِچ گۄڈنِچ پوسٹیج مۄہر چھِ آمٕژ مُنقعد کرنہٕ یَتھ چھُ اوسمُت یَتھ ناو چھُ اوسمُت سِنٛڈی ڈاک یہِ چھِ آمٕژ بارسَس اَننہٕ ارداہ شتھ تہٕ دُوَنٛزاہس منٛز کَمہِ سٕنٛدۍ طرفہٕ یہِ چھا آمٕژ اںنہٕ تٔمِس نفرس چھُ اوسمُت ناو سر باٹلی پھرٛیری تہٕ یُس کہِ زن ایٖسٹ انٛڈِیا کمپٔنی ہُنٛد چلاوَن وول اوس سِنٛدھ علاقس منٛز یُس وٕنۍکٮ۪س پرٛٮ۪زنٹلی پاکستانس منٛز چھُ اَمِکۍ ٲسۍ کیٚنٛہہ خاص مقصد آسان مِثال کے طور پر اگر أسۍ کَتھ کَرو مۄہرن ہِنٛزن ییٚمہِ ساتہٕ کُنہِ جایہِ پٮ۪ٹھ کُن آسے کیٚنٛہہ سوزُن آسان کانٛہہ پیغام کانٛہہ چِٹھۍ آسہِ لیٖکِتھ آسان یَتھ منٛز وارِیاہ زیادٕ رازدارانا کَتھٕ آسن لیکتھ آسان تہٕ تِمن گژھے نہٕ اکھ عام اِنسان ہٮ۪کُن پٔرِتھ کیٚنٛہہ نَہ ہیٚکے تِمن کٲنٛسہِ اِنسان سٕنٛز نظر پٮ۪تھ کِہیٖنۍ اَمہِ موٗجوٗب ٲسۍ یِوان چِٹھۍ أکِس باضٲبتہٕ أکِس لِفافس منٛز برنَے یَتھ أسۍ اِنٛگلِش پٲٹھۍ اٮ۪نوِلاپ چھِ وَنان تہٕ سُہ اوس یِوان تَتھ منٛز برنہٕ تہٕ پٮ۪ٹھٕ ٲس تَتھ یِوان پتہٕ شمع ترٛاونہٕ شمہس پتہٕ ٲس پٮ۪ٹھٕ یِوان مۄہر کرنہٕ اَمہِ یہِ مۄہر کرنُک اوس یِتُے یوت مقصد آسان کہِ یُس اَتھ رَٹن وول آسہِ ہے ییٚمِس خٲطرٕ یہِ لٮ۪کھنہٕ ٲس آمٕژ یور یہِ سوزُن آسہِ ہے آسان یہِ چِٹھۍ تہٕ یِم تِم اِنسان ٲسۍ یا یُس سُہ نفر اوس سُہ شخص اوس آسان تٔمِس اوس اَمہِ چیٖزٕچ کیٛاہ چھِ اتھ وَنان اَتھُنٹِسِٹی مِلان سُہ اوس اتھ چیٖزن پٮ۪ٹھ رٲزۍ روزان کہِ یہِ چِٹھۍ چھِنہٕ کٲنٛسہِ تہِ وٕچھمٕژ ییٚلہِ سُہ تتھ پٮ۪ٹھ سۄ پنٕنۍ مۄہر اوس برقرار وٕچھان تو اَمہِ پتہٕ آے وارِیاہ مختلف مختلف الگ الگ قٕسمن ہِنٛز سِٹٮ۪مپہٕ بارسس بدقٕسمتی سان چھُس بہٕ وَنان کہِ اَسہِ نِش چھُنہٕ وٕنۍکٮ۪س کٕہۭنۍ تہِ جمع یا پٔرسنٔلی چھُنہٕ مےٚ کٕہۭنۍ تہِ یہِ جمع کٔمٕژ کِہیٖنۍ تَمہِ پتہٕ چھِ آمٕژ کۄینن ہِنٛز کَتھ کۄینہٕ تہِ چھےٚ وارِیاہ زیادٕ پرٛانہِ وقتہٕ پٮ۪ٹھَے مطلب یہِ چھُ طے شُدا کَتھ کہِ یِمو بغٲر آسہِ ہے نہٕ کاربار گَژھان کِہیٖنۍ کۄینو بغٲر آسہِ ہے نہٕ کار بارٕے گَژھان یہِ چھُ وارِیاہ زیادٕ ضُروٗری اوسمُت کہِ اِنسانس گَژھٕ ہن یِم کۄینہٕ آسنہِ تاکہِ سُہ کرِہے پنُن کار بار أکَِس بیٚکِس سۭتۍ کٲنٛسہِ آسہِ ہے کانٛہہ چیٖز آسُن اَنُن کٲنٛسہِ آسہِ ے کیٚنٛہہ بدل چیٖز ضوٚرَتھ آسان سُہ اوس یِموٕے کۄینو کہِ ذ ریعہ کیٛاہ چھِ اَتھ وَنان أکِس اَکھ أکِس سۭتۍ کاربار کَران کۄینو برٛۄنٛہہ ییٚلہِ کہِ زن سارنی پتہ چھِ بارلر سِسٹم چھُ اوسمُت چَلان ژٕ یوٗتاہ مےٚ دِکھ تہٕ بہٕ دِمَے ژےٚ تیوٗتاہ تتھ واپس ییٚمہِ ساتہٕ کۄینہٕ آسنہٕ کِہیٖنۍ مِثال کے طور پر کٲنٛسہِ آسہِ ہے دُکاندارس نِش آسان اکھ چاے کلو اَنُن سُہ اوس یورٕ دانہِ کِلو اکھ نِوان ہُہ اوس طورٕ دِوان چایہِ کِلو اکھ یہِ اوس نہٕ پتہٕے کِلو کیٛاہ گوٚو اوٚڑ کِلو کیٛاہ گوٚو مینٛنُک تہٕ تولنُک اوس نہٕ کٕہۭنۍ تہِ اِنتظام تہِ تَمہِ پتن آے یِتھَے کٔنٮ۪تھ وارِیاہ چیٖز آے بارسَس تِمنٕے منٛز آے کۄینہٕ تہِ بارسَس یعنی شِستُروٗ رۄپیہِ آسہٕ سۄنوٗ رۄپیہِ آسہٕ چانٛدِ ہِنٛز رۄپیہِ آسہٕ الموٗنِیمچہِ رۄپیہِ آسہٕ یِتھ کٔنۍ زن وٕنۍ کٮ۪ن تہِ چھِ کیٚنٛہہ مٮ۪ٹل یِوان استعمال کرنہٕ رۄپیہِ بناونس منٛز پرٛانہِ وقتہٕ اوس یِوان سۄن استعمال کرنہٕ چٲندۍ استعمال کرنہٕ سِلور استعمال کرنہٕ تو کُنہِ کُنہِ ساتہٕ اوس یِوان الموٗنِیمَس سۭتۍ بیٚیہِ کانٛہہ مٮ۪ٹل استعمال کرنہٕ تہٕ ییٚمہِ سۭتۍ یِمہِ کۄینہٕ آس یِوان بناونہٕ پرٛٮ۪زنٛٹلی اگر بہٕ کَتھ کر مےٚ چھِ پٔرسنلی پانس نِش کٲشِرۍ پٲٹھۍ چھِ أسۍ تِمن وَنان ژونی ٲٹھٔنی پنٛژاہ پونٛسہٕ وُہ پونٛسہٕ اکھ رۄپَے پانٛژھ رۄپیُن تہٕ بیٚیہِ بَجہِ کیٚنٛہہ یِمن سایزس منٛز بجہِ رۄپیہِ چھےٚ یِم بجہِ چھےٚ اَڑٮ۪ن اکھ رۄپَے چھِ مےٚ نِش تَتھ چھُ لیٚکھِتھ کٲشرِس بٔڑِس بادشاہ سُنٛد ناو ییٚمِس ناو چھُ اوسمُت زینُ العابدین بڑشاہ ییٚمِس ناو چھُ اوسمُت تتھ پٮ۪ٹھ چھُ سُہ کھنٛنہٕ آمُت سۄ رۄپَے تہِ چھِ مےٚ نِش موٗجوٗد ییٚلہِ کہِ زن وٕنۍکٮ۪س کانٛہہ اٮ۪جنسی چھےٚ یِوان یا کانٛہہ آرگنیزیشن چھےٚ یِوان کانٛہہ کانٛہہ نفر چھُ یِوان ژھارنہِ تِمن تِم چھِ تِمن وارِیاہ زیادٕ رقم دِوان مگر بدقٕسمٔتی چھےٚ یہِ کہِ وارِیاہن لُکن نِش چھِنہٕ سۄ فراہم آسان کِہیٖنۍ تہِ یِم چھِ آسمَژٕ یِم چھِ وارِیاہ ریر آسمَژ کُنہِ کُنہِ جاے چھِکھ خاص کانٛہہ اگرَے أسۍ وَنو کٲنٛسہِ کٲنٛسہِ اِنسانس چھےٚ یِم وٕنۍکٮ۪س ایولیبل تہٕ یِم سُہ مطلب کٕنِتھ ہیٚکہِ ہے یا پتہٕ ہیٚکہِ ہے سُہ پنُن مطلب گُزر گٔس کٔرِتھ تِمن رۄپین پٮ۪ٹھ تیٖژاہ چھَنہٕ ایولیبل وٕنۍکٮ۪س مارکٮ۪ٹس منٛز کیٚنٛہہ ہاں کانٛہہ کانٛہہ یُس کانٛہہ کار بٲرۍ نفر آسہِ ہے دُکاندارِ دُکاندٲرِل آسہِ ہے کَران یا بدل کانٛہہ کٲم آسہِ ہے کَران تٔمِس تہِ چھُنہٕ چھےٚ یِمہٕ سارے کۄینہٕ ایولیبل یِم مےٚ یِہُنٛد مےٚ ناو ووٚن ژونی یہِ ٲٹھٲنی پنٛژاہ پونٛسہٕ وُہ پونٛسہٕ رۄپَے پانٛژھ رۄپیُن یِم یِم سارے چھےٚ اَمہِ نِش مُمکِن چھُ تٔمِس ما آسہِ اَمہِ برٛۄنٛہہ تہِ کٲنٛسہِ اِنسانس آسہِ ہے اَمہِ بِرنٛہمہِ سنٕچ تہِ کانٛہہ رۄپیہِ موٗجوٗد یا کانٛہہ پنٛژاہ پونٛسُن وُہ پونٛسُن یا تَمہِ نِش تہِ بوٚن آسہِ ہے تہٕ مےٚ چھُ یاد کہِ أسۍ ٲسۍ بوزان پنٛنٮ۪ن بَڑٮ۪ن نِش کہِ پرانہِ وقتہٕ چھِ ٲسمٕژ رۄپَے اکھ تتھ چھُ اوسمُت مُنٛز باگ زَدٕ آسان تَتھ چھِ ٲسۍمٕتۍ شاید پونٛڈ وَنان تہٕ سُہ تہِ چھُ اوسمُت چَلان تہٕ تِمہٕ چیٖز وٕنۍکٮ۪س کٲنٛسہِ نِش مہیّا آسٕنۍ چھِ وارِیاہ زیادٕ مطلب ریر چھُ کٲنٛسہِ نِش ہیٚکہِ نہٕ تِتھ کٔنۍ تہِ ایولیبل ٲسِتھ کِہیٖنۍ بہٕ چھُس وَنان کہِ مےٚ نِش چھےٚ کیٚنٛہہ کۄینہٕ موٗجوٗد باقٕے سِٹٮ۪مپ یہِ چھُ وارِیاہ زیادٕ ریر یہِ ہیٚکہِ نہٕ ٲسِتھ کیٚنٛہہ مطلب پٔرسنٔلی ہیٚکہِ ٲسِتھ کٲنٛسہِ مےٚ چھُنہٕ مگر کیٚنٛہہ یا یِم راکٕس چھِ راکٕس چھِ یِتھ کٔنۍ زن پتہ چھا کہِ مطلب سٲنِس رِجنس جموں کشمیٖرَس منٛز چھےٚ وارِیاہ لُکن ہِنٛز آبٲدی یِم شِیاہ مُسلِم تہِ چھِ یِم شِیاہ مُسلمان تہِ چھِ تِم ٲسۍ ییٚتہِ پٮ۪ٹھ اِیٖران گَژھان یا ٲسۍ تِم تہٕ بدلن جاین گَژھان ایٖراق ٲسی کُنہِ کُنہِ ساتہٕ گَژھان یا ایٖران ٲسۍ گَژھان تَتہِ ٲسۍ تِم اَنان تِمہٕ کَنہِ لۄکچہِ لۄکچہِ کںہِ ٲسۍ تِم اَنان تِم ٲسۍ اورَے تِم سٕٹرٛکچر بنٲیِتھ آسان تِمہٕ سانٛچہِ ٲسۍ آسان تورَے بنٲیِتھ تِم ٲسۍ اَنان پتہٕ واجٮ۪ن منٛز تِمن بنٲیِتھ پتہٕ ٲسۍ تِم ییٚتہِ کٕنان تہٕ اکھ قٕسٕم چھُ کنٮ۪ن ہُنٛد یَتھ أسۍ کٲشِر پٲٹھۍ کرٛانٛک چھِ وَنان سُہ کرٛانٛک چھُ وارِیاہ زیادٕ دوٚر آسان تہٕ تَمِچ پہچان کَرٕنۍ چھِ وارِیاہ زیادٕ مُشکِل آسان کٲشرِس کٔشیٖرِ ہِنٛدِس یَتھ خٕطس منٛز خاص کر کٔشیٖرِ ہِنٛدِس خٕطس منٛز چھےٚ تِمہٕ کَنہِ یِم یِہنٛز مےٚ وٕنی ذِکٕر کٔر کرٛانٛکن ہِنٛز تہِ تِم چھِ وارِیاہ استعمال کرنہٕ تہٕ وٕنۍکٮ۪س تہِ چھِ تِم لاگنہٕ یِوان بیٛاکھ اکھ یِتھَے کٔنۍ چھےٚ کٔنۍ اکھ راک اکھ یُس لاگنہٕ چھُ یِوان واجٮ۪ن منٛز تتھ چھِ أسۍ وَنان أکیٖکہٕ تو یہِ شاید چھُ میٛانہِ خیال اکھ ساروٕے کھۄتہٕ قۭمتی أکیٖک یَتھ أسۍ وَنان چھِ أکیٖکَے یَمن سُہ چھُ یَمنہٕ پٮ۪ٹھ یِوان مخصوٗص تیار کرنہٕ تہٕ پتہٕ چھُ یِوان سُہ باقین جاین تہِ سوزنہٕ أکِس عام اِنسان سٕنٛدۍ خٲطرٕ یہِ کلٮ۪کٹ کَرُن جمع کَرُن چھُ وارِیاہ زیادٕ مُشکِل تِکیٛازِ یہِ چھُ وارِیاہ زیادٕ درٛوٚگ آسان یِتھ کٔنۍ مےٚ زن گۄڈنٮ۪تھٕے ذِکر کٔر کہِ یہِ چھُ وارِیاہ زیادٕ مُشکِل أکِس عام اِنسانس خٲطرٕ یِم سٲری چیٖز جمع کَرٕنۍ تِکیٛازِ یِمن چھُ وارِیاہ زیادٕ قۭمتھ آسان خاص کر اگر بہٕ کَتھ کَرٕ سِٹٮ۪مزن ہِنٛز یِمہٕ مۄہر پرٛانہِ وقتہٕ استعمال آسہٕ یِوان کرنہٕ یا ریٖسنٛٹلی چھےٚ گٔمٕژ زٕ ساس سدہس منٛز اکھ آکشن اکھ بوٗلۍ چھےٚ اَتہِ آمٕژ کرنہٕ تتھ منٛز چھےٚ وارِیاہ قۭمتس پٮ۪ٹھ اکھ سِٹٮ۪مپ کٕننہٕ آمٕژ ہٮ۪نہٕ آمٕژ تہٕ أکِس عام اِنسانس خٲطرٕ چھُ وارِیاہ زیادٕ مُشکِل یِم چیٖز جمع کَرٕنۍ تہٕ مےٚ کٔر ذِکِر کٮ۪نٛژھن کۄینٛن ہِنٛز تہٕ تِم چھےٚ مےٚ نِش وارِیاہ زیادٕ موٗجوٗد باقی کُنہِ ساتہٕ چھِ کانٛہہ یِوان ژھارنہِ تِمن یا ہٮ۪نہِ چھِ یِوان تِمن کانٛہہ یا آن لایَن تہِ چھُ لُکھ یِمن پنٛنٮ۪ن کۄینن تہٕ تِمن چھُ تتھ وارِیاہ زیادٕ قۭمتھ مِلان